اَلسلام علیکُم تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ شکر خۄدایَس کُن مےٚ حظ اوس تۄہہِ نِش لاسٹ ٹایم سۄن نِمُت آ لاسٹ یِیَر اوس مےٚ تۄہہِ نِش نِمُت مےٚ اوس سِسٹر تَمہِ وِزِۍ خانٛدر مےٚ اوس تۄہہِ نِش سۄن نِمُت مےٚ آیہِ کوٛالٹی تُہنٛز واریاہ پسنٛد تٔمِس اوس مےٚ خانٛدر مےٚ چھُو توہہِ ووٚنمُت شاید چھُو نہٕ تۄہہِ یادٕے ٲں بہٕ ییٚلہِ یمہٕ اور تۄہہِ پیٚوٕ میٛٲنۍ شکل وُچھِتھ یاد اہن حظ اۭں اۭں بہٕ ہیٚکہٕ سَمجھتھ بالکل بالکل بہٕ یِمہٕ وۄنۍ دۄیہِ ژورِ دُہۍ تۄہہِ نِش تہٕ تۄہہِ پیٚوٕ یاد فی الحال ؤنِو تُہۍ مےٚ آز کۭتِس چھُ گرٛام گژھان سۄن سَتھ ساس آچھا آچھا ٹھیٖک ٹھیٖک ٹھیٖک تیٚلہِ کٔریٛو تُہۍ کٲم بہٕ یِم تۄہہِ نِش دۄیہِ ترٛیٚیہِ دُہۍ تہٕ مےٚ تھٲیو تُہۍ پونٛڈ چھا ایٚویلیبٕل کیٚنٛہہ ٹھیٖک چھُ ٹھیٖک چھُ پونٛڈ تھٲیو تُہۍ مےٚ فی الحال ژور پونٛڈ ژور بیٚیہِ تھایو مےٚ تُہۍ بینٛگ فی الحال فی الحال ڈزایِن کَرہو تۄہہِ بہٕ سیٚنٛڈ ٹھیٖک چھا پونٛڈ ژور بینٛگٕل زٕ کِٹی سیٚٹ زٕ ٲں بیٚیہِ تھٲیزیٛو تُہی مےٚ اہن حظ اۭں اۭں رانی سیٚٹ تیٚے نِمہٕ بہٕ سُہ تہِ چھُ مےٚ نیٛن یہِ چھُ مےٚ فی الحال فی الحال ضروٗرت بہٕ وُچھہِ اَمہِ پَتہٕ کیٛاہ حِساب یی مےٚ کِٹی سیٚٹ تھٲیزیٛو تُہۍ مےٚ زٕ پونٛڈ ژور بیٚیہِ تھٲیو تُہۍ مےٚ بیٚیہِ کیٛاہ وَنیٛومو مےٚ بینٛگٕل کٔرۍ تھٲیزیٛو تُہۍ مےٚ زٕ نَہ حظ نَہ زٕ زٕ ٹھیٖک بیٚیہِ تھٲیزیٛو تُہۍ مےٚ کۄاکٹیل رِنٛگٕس چھا نا آسان چھُوا ایٚویلیبٕل کیٚنٛہہ کیٛازِکہِ یہِ چھِ مےٚ ایٚمَرجیٚنسی بیسَس پٮ۪ٹھ ضروٗرت تَمہِ پَتہٕ کرٕ بہٕ اصٕل پٲٹھۍ اِنشاء اللہ شوٛاپِنٛگ تۄہہِ نِش اہن حظ اۭں اۭں مےٚ چھِ لَگ بھگ چھِ مےٚ ترٛےٚ یا ژور نِمہٕ بہٕ اِنشاء اللہ اہن حظ اۭں کۄاکٹیل رِنٛگہٕ ژور لگ بھگ نَہ تہٕ اَگر زٕ تھٲیو اِٹیلِین زٕ تھٲیو کۄاکٹیل اہن حظ اۭں بیٚیہِ تھایزیٛو تُہۍ مےٚ ہُو چھُ نا سُہ موتی مالہٕ آسان سُہ حظ سُہ آ سُہ تھٲیو تُہۍ مےٚ اَکھ مےٚ باسان تَمیٛک ٹرٛینٛڈ چھُ مۄکلیٛومُت وۄنۍ ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک حظ چھُ تیٚلہِ کٔرۍ زیٛو تُہۍ مےٚ تہِ چھُ تی باسان تُہۍ کٔریٛو سُچ تَمہِ بدلہٕ چین پیٚنڈیٚنٛٹ تھٲیزیٛو تُہۍ مےٚ مگر ہیوی پَہن ہیوی چین پیٚنڈیٚنٛٹ اہن حظ تہٕ بیٚیہِ بوٗزیٛو تُہۍ میٛٲنۍ کَتھ یہِ چھُ نا آسان پایَل پایَل اۭں سُہ تھایو تُہۍ مےٚ اکھ پِیر مَگر تُہۍ تھٲیو یِم آیٹم لیٚکھِتھ کیونکہِ مےٚ چھُ یہِ کٲلکیٚتھ ضروٗری ضروٗرت چلو چلو ٹھیٖک چھُ اِنشاء اللہ بہٕ یِمہو تۄہہِ کٲلکیٚتھ ٹھیٖک چھا دُکانَس پٮ۪ٹھ او کے او کے باے اَدٕ حظ اَدٕ حظ بِہیٛو